اگر أسۍ وٕچھو ییٚمہِ ساتہٕ لاک ڈاوُن لوگُکھ ییٚتہِ زٕ ساس وُہ زٕ ساس اَکہٕ وُہس منٛز تَمہِ ساتہٕ آیہِ موبایل فون تہٕ لیپٹاپ زیاد استعمال کَرنہٕ اَمہِ باوُجوٗد کیٛازِ کہِ لُکن اوس نہٕ نٮ۪بر اِجازت نیرنس کِہیٖنۍ لُکھ ٲسۍ گرنٕے منٛز لُکھ ٲسۍ کَران کٲم چاہے پران ٲسۍ چاہے کٲم ٲسۍ کَران چاہے بِہتھ تہِ اوس کانٛہہ سُہ اوس کَران موبایل یا لیپٹاپ زیادٕ اِستعمال اَتھ منٛز تہٕ یہِ چھُ اوٚوٮ۪سلی چھِ یہِ کیٛازِ کہِ اگر اِنسان نٮ۪بر چھِ نیران تیٚلہِ چھِ فونس سۭتۍ کم روزان یوٗتاہ اِنسان گَرِ چھِ زیادٕ روزان سُہ چھُ فون استعمال زیادٕ کَران اگر أسۍ وٕچھو لاک ڈاونس منٛز وٕچھو أسۍ یہِ چاہے لُکھ ٲسۍ گیمہٕ ٲسۍ گِنٛدان یا برٛاوزِنٛگ ٲسۍ کَران یا کیٚنٛہہ تہِ چٮ۪ٹنٛگ وٮ۪ٹنٛگ ٲسۍ کَران زیادٕ ٲسۍ فونسٕے منٛز فونسٕے سۭتۍ روزان اگر ٲسۍ وٕچھو یا اٮ۪کپیٖرینٕس آن لایَن سُکوٗل یعنی کہِ آن لایَن سُکوٗلنٛگ ٲس گَژھان یعنی کہِ وارِیاہ ٲسۍ وٕچھ مےٚ یِم ٲسۍ پرناوان تہِ ٲسۍ یا یِم ٲسۍ ؤرک فرٛام ہوم تہِ ٲسۍ کَران تہٕ تِمَن تہِ ٲسۍ وارِیاہ مطلب أسۍ یِم چیٖز یِوان لبنہٕ لاک ڈاونس منٛز اگرأسۍ وٕچھو اَسہِ ٲسۍ کیٚنٛہہ بچہِ تہِ ٲسۍ تِم ٲسۍ پٮ۪وان فونس پٮ۪ٹھ کٕلاس دِنۍ تہٕ تٕنہٕ خٲطرٕ اوس یہِ اکھ وارِیاہ کٔر مےٚ اکھ یہِ اٮ۪کٕپیٖرینٕس تہٕ تِم ٲسی دِوان کٕلاس ٲسۍ تِم دِوان یعنی کہِ ٲسۍ تِم دِوان یعنی آن لایِن ٲسۍ تِم پَران آن لایِن پرنس سۭتۍ باسے مےٚ تِمن اوس نہٕ تیوٗتاہ انٛڈرسِٹینٛڈ گَژھان یا تَمہِ آیہِ ٲسۍ نہٕ تِم سمجھان کِہیٖنۍ تِمن ٲسۍ گَژھان وارِیاہ پرٛابلم اَتھ سمجھنس منٛز تہٕ یہِ ٲس اکھ اٮ۪کٕسپیٖرینٕس یۄس مےٚ باسے کیٛازِکہِ اَنٛڈرسِٹینٛڈ اوس نہٕ بچہٕ گَژھان تَمہِ آے کِہیٖنۍ حالانکہِ اوس اتھ تہِ نٔو اٮ۪کٕسپیٖرینٕس ٲس فٔسٹ ٹایِم یَتھ منٛز بچن پیوٚو آن لایِن پَرُن تہٕ یہِ اوس مطلب اکھ نٔو اٮ۪کٕسپیٖرینٕس ٲس یَتھ منٛز تہٕ لاک ڈاونَس منٛز ٲسۍ ہر کانٛہہ ٲسۍ کَران فون ٲسۍ اِستعمال کَران چاہے سُہ ٲسۍتن سُہ ٲسۍتن کٲم ٲسۍتن سُہ کَران یا بچہِ ٲسۍتن پَران ٲسۍتن یا گَرِ ٲسۍتن کانٛہہ بِہتھ سٲری ٲسۍ زیادٕ فونٕے اِستعمال کَران ٲسۍ اَپڈیٹ ٲسۍ وٕچھان یا باقٕے باقٕے پنُن ٹایِم ٲسۍ کَڑان فِلمہٕ آس وٕچھان تہٕ فون آو اَتھ منٛز زیادٕ استعمال اَمہِ موٗجوٗب کَرنہٕ تاکہِ سٲری ٲسۍ ٹایِم کَڑان بیٚیہِ ٲسۍ اپڈیٹ وٕچھان کَتھ کَتھ سِٹیٹس منٛز یا کَتھ جایہِ کۭتیٛاہ کیسٕز درٛایہِ تَمہِ کِنۍ گوٚو استعمال زیادٕ فون لاک ڈاونس منٛز تہٕ یِہوٚے وجہ چھُ لاک ڈاونس منٛز گوٚو فون زیادٕ استعمال کیٛازِ لُکھ ٲسۍ یژھان اپڈیٹ روزٕنۍ لُکھ ٲسۍ وٕچھان وژھان مطلب ٲسۍ وٕچھان کیٛاہ حالات چھِ چَلان وٕنۍکٮ۪س آل اَور وٲلڈس منٛز کیٛازِ کہِ یُس یہِ لاک ڈاوُن اوس وایرس اوس یہِ اوس آل اَور وٲلڈس منٛز چَلان تہٕ اَمہِ سۭتۍ گٔے وارِیاہ گٔے کٲم یِم تہِ بچہٕ ٲسۍ تِمن پیوٚو نہٕ سُکوٗل گَژھُن تِم ٲسۍ آن لایَنٕے پَران وارِیاہ ٲسۍ تِم تہِ یِم یِم ٲسۍ ؤرٕک کَران تِمن پے گَرِ پٮ۪ٹھے ؤرٕک کَرنہِ یعنی کہِ ؤرٕک فرٛام ہوم تَمہِ سۭتۍ آو وارِیاہن مطلب یہِ گوٚو اکھ اَصٕل چیٖز اکھ نوٚو چیٖز گوٚو یہِ ییٚمہِ سۭتۍ اکھ سٲنۍ یۄس یہِ ٹٮ۪کنالجی گٔے یہِ گٔے کُنہِ چیٖزس منٛز استعمال مطلب چلو اگر بچن کمٕے کوٚر اَنٛڈَرسِٹینٛڈ مگر یۄس یہِ ٹٮ۪کنالجی ٲس موبایل ٹٮ۪کنالجی ٲس اِنٹرنٮ۪ٹ اوس یہِ گوٚو اصلِس اَصلِس چیٖزس منٛز استعمال بچو ہیوٚچھ تھوڑا یا کمپٔنی وٲلۍ ٲسۍ تِمو تہِ کَرِ وارِیاہ کامہِ کَررٮ۪کھ آن لایِنٕے کٔرٕکھ کٲم کٔرٕکھ یِم تہِ تِمن ملٲزِم ٲسۍ تِم ٲسۍ گَرے بِہتھ کَران کٲم گوٚو دیٹ میٖنٕز تِمن تہِ مِلیو وارِیاہ فٲیدٕ اَمہِ سۭتۍ تہٕ ٹٮ۪کنالجی گٔے نہٕ سٲنۍ زایہِ کِہیٖنۍ اَمہِ سۭتۍ گٔے کٲم یِہوٚے توٚر اَسہِ فکرِ مطلب ہیوٚچھِ وارِیاہو اَتھ سۭتۍ اَتھ منٛز ہیوٚچھِ وارِیاہو لوٗکو ہیوٚچھِ وارِیاہ کیٚنٛہہ اتھ ٹٮ۪کنالجی منٛز